بہٕ چھَس یَژھان وَنُن یُس زن حظ یہِ سٲنۍ سِٹیٹ چھَو جوٚم تہٕ کَشمیٖر چھِ واریاہ زیادٕ حظ واریاہ زیادٕ پاپلَر چھُ یہِ گوٚمُت حظ یِم زَن پہاڑ چھِ یپٲرۍ سَرسَبٕز چھُ شاداب چھُ یَپٲرۍ گژھو تَپٲرۍ چھِ سٲنۍ وادی کَشمیٖر یہِ چھُ پوشہٕ وٲر یہِ چھُ پِرٕ وٲر یہِ چھِ سٮ۪ٹھاہ مشہوٗر اَمی سۭتۍ چھِ سٲنۍ سٹیٹ جوٚم و کَشمیٖر یہِ پازِٹِو اَکھ چیٖز وَنہٕ ہا بہٕ یُتھُے یور چھِنہٕ حظ کانٛہہ ٹیوٗرِسٹ یِوان سُہ ٹیوٗرِسٹ چھُنہٕ یَژھان ییٚتہِ نیرُن ٹوٹَل نہٕ حظ کِہیٖنۍ ٹوٹَل تٔمِس چھُ دِل لَگان ییٚتہِ تٔمِس چھُ محبت گَژھان کَشمیٖرَس سۭتۍ سُہ چھِ وٕچھان وادی کَشمیٖرٕکۍ جنٛگَل سَرسَبٕز جنٛگَل باقٕے وایلڈٕ لایِف چھِ وٕچھان تِم چھِ واریاہ خوش گَژھان پازِٹِو وَنہٕ بہٕ یِہوٚے زِ تِم چھِ واریاہ زیادٕ خوش گَژھان یا نَگیٹِو اٮ۪کٕسپیٖریَنٕس وَنہٕ بہٕ یہِ زِ زِنٛدٕ روزُن چھُ مُشکِل گوٚمُت حظ جموں و کَشمیٖرَس منٛز یُس زَن گورمٮ۪نٛٹ چھُ یہِ چھِ واریاہ ظُلم کَران کٲشرٮ۪ن لوٗکَن پٮ۪ٹھ زِ آز چھُنہٕ ہٮ۪کان کانٛہہ زِنٛدٕ روٗزِتھ کِہیٖنۍ یُس زَن ساروِیو کھۄتہٕ غریٖب اِنسان چھُ آسان سُہ ہٮ۪کان پَنُن گُزار کٔرِتھ کِہیٖنۍ سُہ چھُ وَالہٕ واش لَگان بِچورَس تٔمِس چھِ واریاہ زیادٕ پرٛابلِم گژھان حظ اَہن حظ آ